اَگر أسۍ کتھ چھِ کران ہِندوستانس منٛز کِتھ کَنتھ چھِ کلچرل ٹریڈِشنٕز یا بِلیٖفٕز مَناونہٕ یِوان تہٕ مَسلہٕ چھُ یِتھ کَنیتھ زِ ہِندوستان چھُ واریاہ زیادٕ ماننہٕ یَوان یَتھ منٛز رَسمو ریواجن منٛز تہٕ ہِندوستانَس منٛز چھُ ہولی یَوان مَناونہٕ بیساکھی چھِ یِوان مَناونہٕ تہٕ سِکن ہُند تہِ چھُ اکھ فیٚسٹِول آسان اِتھٕے کَنتھ چھِ مُسلمان تہِ عیٖد مَناوان تہٕ ہِندوستان چھُ واریاہ ماننہٕ یِوان یِمَن منٛز ہولی چھِ ہولی منٛز چھُ آز یہِ چھُ ہندین ہُند تہوار آسان اَتھ منٛز چھُ یِمۍ رنگ اکھ أکِس چھکان تہٕ بیٚیہِ چھِ واریاہ پَکوان بَناوان یِتھٕے کَنیٚتھ چھِ عیٖد آسان مُسلمانن ہُند تہوار یِتھ منٛز یِمۍ واریاہ اَصٕل پٲٹھۍ أڈۍ چھِ قُربان تہِ کران أڈۍ چھِ یِتھٕے کَنیتھ بٔڑ بٔڑ پَکوان چھِ یِوان بَناونہٕ تہٕ لۄکٹٮ۪ن بَچین چھُ عیٖدیان مِلان یِتھٕے کَنیتھ چھُ سِکن ہُنٛد تہِ واریاہ بوٚڑ تہوار آسان رَکشا بندن باقین اَگر أسۍ وُچھو باقٕے کِلچر تہِ چھِ یِتھ ہِندوستانَس منٛز یِوان مَناونہٕ مَگر یِم چھِ کیٚنٛہہ مین کَلچر ٹریڈِشنٕز یِم واریاہ مَناونہٕ یَوان چھِ تہٕ ہِندوستان چھُ واریاہ اَصٕل اَمۍ خٲطرِ